یُس سون کشمیٖر چھُ یہ چھُ واریاہ رِچ رسورٕس ٲں اگر رِسورسُک أسۍ نِمو تپٲرۍ چھِ واریاہ رِچ أسۍ ٲں یُس سون کشمیٖر چھُ ییٚتہِ چھِ فرٛوٹٕس تہِ وَسان تقریبًا تمام نیران تہِ زیادٕ طور چھِ نیران ییٚتہِ فرٛوٹٕس ٲں فرٛوٹ چیز ییٚتہِ ایپٕل انڈسٹری یۄس چھِ ییٚتہِ سۄ چھِ واریاہ زیادٕ بٔڑ تہٕ اگر ہسا ٲں أسۍ ایٛکٕسپورٹ ہیٚکو کانٛہہ تہِ چیٖز کرتھ پننہِ کشمیٖرُک وَنہٕ بہِ سُہ چھُ تقریبًا زیادٕ طور وَنہٕ بہٕ یُہوے ایٚپٕل یُس چھُ اسہِ ژوٗنٛٹھۍ یِم چھِ اسہِ تٕم ہسا ہیٚکو تِم چھِ گژھان تہِ وُنکیٚن ایکٕسپورٹ تہٕ ہیٚکو تہِ کرِتھ بییٚہِ مطلب باقٕین ملکن منٛز تہِ تمہِ تمہِ مزٮ۪ٖد یِمن منٛز تِم گژھان تَمہِ مزید ہیٚکو أسۍ باقٕین مُلکن منٛز تہِ تِم سوٗزِتھ یۄس ہسا سٲنۍ ایٚپٕل انڈسٹری چھِ یہِ چھِ واریاہ زیادٕ بٔڑ بییٚہِ چھُ یُس یہِ کشمیٖرُک ایپٕل چھُ یہِ ژوٗنٹھ چھُ یہِ چھُنہِ مطلب یُتھ ژوٗنٛٹھ چھُنہٕ نیران دُنیاہَس منٛز کُنہِ جایہِ یُتھ اتھ منٛز مزٕ چھُ آسان یا یِم اتھ منٛز بیٚنِفِٹٕس چھِ امِکۍ یِم آسان ٲں کیٛاہ چھِ ونان اَتھ ٲں اَمہِ ژوٗنٹھِکۍ ٲں یُس ہسا یہِ ژوٗنٛٹھ چھُ یہِ چھُ انٹرنیشنل مارکیٚٹس منٛز ہیٚکہِ یہِ واتنٲوِتھ اَکُے چیٖز سُہ گوٚو گورمیٚنٛٹ ییٚلہِ گورمیٚنٹُک سپورٹ آسہِ کنہِ تہِ چیٖزس سُہ ہیٚکہِ وٲتِتھ ٲں کنہِ تہِ ٲں کنٹرٛی منٛز یُس سون یہِ ٲں ایٚپٕل چھُ یہِ ہسا پٔزِ گورمِنٹس ٲں ہیٚکو ونِتھ کہِ تِم ہیٚکن ٲں اَتھ واریاہن مطلب ٲں یِمن ٲں کنٹریَن منٛز بیٚیہِ پھہلٲیِتھ